سلام علیکُم تُہۍ چھِو حظ چھان تۄہہِ ٲسِو نا حظ تِم دارِ دروازٕ لٲگمٕتۍ تِم چھِ نہٕ اَسہِ بیٚہوانٕے تِم چھِ نہٕ یِوان دِنٕے

نہَ ییٖزیٚو مہربٲنی کٔرِتھ

اَدٕ حظ شُکریہ